آ ییٚلہِ بہٕ اَکہِ دۄہ گُلمرگ گٔیَس اٮ۪کٕسکَرشَنَس تہٕ تَتہِ ٲسۍ آمٕتۍ واریاہ نیٚبرِم انٛگریز تہٕ مےٚ سۭتۍ ٲسۍ میٲنۍ گَرِکۍ یِمو منٛز میٲنۍ نانۍ تہِ ٲس مےٚ سۭتۍ تہٕ تِمو انٛگریزو ووٚنُکھ مےٚ اِنٛگلِش پٲٹھۍ کَتھٕ واریاہ کَتھٕ کَرِ مےٚ تِمَن سۭتۍ یُس مےٚ سُہ گَرِکۍ ٲسۍ تِمَن آو سَمٕجھ مگر یُس مےٚ نانۍ ٲس تہٕ تَس آو نہٕ سَمٕجھ تٔمِس آو نہ سَمٕجھ یِمو کیاہ کَتھ کٔرٕکھ اِنگلِش پٲٹھۍ تہٕ تٔمۍ ووٚن مےٚ دوٚپُن کہِ گۄبرا تُہۍ کیٛاہ کَتھ ٲسِو کَران پَتہٕ پیٚیہِ مےٚ یہِ مےٚ اِنٛگلِش پٲٹھۍ کَتھ ہُمَن سۭتۍ کٔر تہِ پیوٚو مےٚ پنٛنہِ نانہِ سورُے وَنُن کٲشِر پٲٹھۍ تِمو پِرٛژھُکھ مےٚ ژٕ کَتہِ چھِکھ روزان ژٕ کَتھ کَلاسَس چھِکھ پَران ژےٚ کیٛاہ چھِی ناو اِنٛگلِش پٲٹھۍ مےٚ دیُت تِمَن جواب پَتہٕ ووٚن مےٚ نانۍ کٲشِر پٲٹھۍ اے یہِ یہِ چیٖز پِرٛژھُکھ مےٚ یِمو پَتہٕ آو میٛانہِ نانہِ سَمٕجھ توٚتام آو نہٕ میانہِ نانہِ سَمٕجھ کینٛہہ تہٕ پَتہٕ یُتھُے مےٚ نانۍ ٲس بیٚیہِ پرٛژھان پَتہٕ ووٚنُکھ مےٚ تِمو انٛگریزو دوٚپُکھ یہِ ژےٚ کیٛاہ چھِ یہِ وَنان یہِ نانۍ پَتہٕ پیوٚو مےٚ تٕمَن سَمجاوُن اِنٛگلِش پٲٹھۍ کہِ مےٚ کیٛاہ چھِ نانۍ وَنان کٲشِر پٲٹھۍ ییٚمِس یُس مےٚ واریاہ زیادٕ مَزٕ لوٚگ تِمَن سۭتۍ کَتھ کَرنَس تہِ پنٛنہِ نانۍ سَمجاونَس تہٕ ہُمَن واپَس سَمجاونَس منٛز تہِ لوٚگ مےٚ واریاہ زیادٕ مَزٕ یُتھ مےٚ یُس مےٚ سُہ دۄہ یاد چھِ بَرابَر کہِ تَمہِ دۄہ کیٛاہ کیٛاہ کَتھ گٔے تہٕ کیٛاہ کیٛاہ کوٚر اَسہِ تہٕ کَمہِ کَمہِ چیٖز سۭتۍ لوٚگ اَسہِ مَزٕ کَتھ کَرنَس منٛز